مےٚ چھِ کینٛہہ لۄکچارچہِ کینٛہہ فوٹوگرافٕس تہٕ تِمَن سۭتۍ چھِ مےٚ کینٛہہ میٚموریٖز جُڑِتھ کینٛہہ یادے جُڑِتھ کینٛہہ تم جایہِ چھِ پٮ۪وان یاد ییٚتہِ تِم فوٹو چھِ اَسہِ کِلِک کٔرِتھ تِم تَصویٖر چھِ اَسہِ کِلِک کٔرمٕتۍ تمہِ سۭتۍ چھِ تِم تھوڑا چھِ تمِچ اِنسانَس فیٖل ہیوٗ یِوان سٮ۪نٹِمٮ۪نٛٹٕس چھِ تمِچ زَنہٕ زِندٕ گژھان مطلب تِم فوٹوٗز تِم جایہِ تہٕ تِم چھِ آز برونٛہہ دَہ بَہہ ؤری تٕم فوٹو تُلۍ مٕتۍ اَسہِ تہٕ وٕنکٮ۪س چھِ اَکھ حِساب تمِچ اوس نہٕ یہِ حِساب کینٛہہ یُتھ اَز تِمَن دۄہَن اوس اَکھ تِمَن دۄہَن اوس نہٕ سوشَل میٖڈیا تَمہِ آیہِ پرٛموٹ کینٛہہ ییٚمہِ آیہِ اَز چھِ تٔمہِ آیہِ اوس تَمہِ وِزِ اوس باسان فوٹو تُلُن کینٛہہ خاص آز چھِ سارنٕے آسان موبایِل فون پانَس اَتہِ البتہ تَتھ تَتھ تہِ چھِ پَنٕنۍ اکھ اِمپاٹنٕس واریاہ زیادٕ اِمپاٹَنٹ